یہِ چھُ کران ڈِپیٚنڈ کہِ اِلنیٚس ٲں کۭژاہ سیٖریَس آسہِ لایِک اگر اسہِ ماینَر اِلنیٚس آسہِ لایِک زُکام کھانٛسی أسۍ چھِ کَران گَھرے ٹریٖٹ کیازِکہِ أسۍ چھِ کھیٚوان قہوا یُس یہِ قہوا چھُ آسان تَتھ منٛز چھِ آسان اسہِ واریاہ سپایسِز مَصالہٕ ترٛٲیِتھ لایک کہِ تَتھ منٛز چھِ آسان اسہِ دالچیٖن ٲں تَتھ منٛز چھُ آسان اسہِ شونٛٹھ تَمہِ سۭتۍ چیٚوان سُہ چھُ ایز اےٚ ایٚنٹہِ اِنفٕلمیٹری گژھان یوٗز أسۍ ییٚلہِ سُہ چیٚوان چھِ تَمہِ سۭتۍ چھِ گژھان فرق وۄنۍ اَگر أسۍ ٲں مینلی کُنہِ ساتہٕ کانٛہہ ٲں بٔڑ مطلب تھوڑا چھِ آسان کہِ میجر اِلنیٚس اسہِ خۄداے رٔچھِنۍ کہِ اَگر اسہِ کُنہِ ساتہٕ ٲں مطلب ہیٚڈ ہیٚڈ ایک کَلس چھُ دوٗد کَران زیادٕ تہٕ تَمہِ ساتہٕ چھِ أسۍ پرٛیٚفر کَران کہِ أسۍ گَژھو ہاسپِٹَل یا ہارٹَس چھِ کَران کیٚنٛہہ پرٛابلِم یا بی پی چھُ گژھان زیادٕ یا سِٹامک پین چھِ گژھان واریاہ زیادٕ تَمہِ ساتہٕ چھِ أسۍ کَران پرٛیٚفَر کہِ ہَم أسۍ گژھو ہاسپِٹل وۄنۍ اگر أسۍ کُنہِ ساتہٕ چھِ زُکام آسان زُکام لایک زُکام کھانٛسی یا کچھ ماینر کَٹٕس ماینر کَٹٕس تہِ اگر أسۍ لَگن کُنہِ ساتہٕ کِچَن میں ہَم سبزیاں کَٹ أسۍ سبزی چھِ کَتراوان کیٚنٛہہ تَمہِ ساتہٕ چھِ اسہِ کُنہِ ساتہٕ ٲں یِوان شرٛاپچہٕ سۭتۍ تِم تھوڑا ٲں ماینَر کَٹٕس تَتھ چھِ أسۍ ٲں یۄس ہلدی چھِ آسان لِدٕر سۄ چھِ أسۍ تراوان تَتھ سۄ چھِ ایز اےٚ ایٚنٹہِ بیاٹِک گژھان یوٗز سُہ چھِ گژھان تَمہِ سۭتۍ ٹھیٖک وۄنۍ اَگر أسۍ بوٚڑ کَٹ آسہِ یَتھ أسۍ سِٹچٕس یییَن تَمہِ خٲطرٕ چھِ اسہِ یَتھ نہٕ بٕلیٖڈِنگ گژھہِ کَنٹرٛوٗل کیٚنٛہہ تَمہِ خٲطرٕ چھِ اسہِ ہاسپِٹل پیٚوان ضروٗری گژھُن تہٕ یہِ چھُ گژھان ڈِپیٚنٛڈ کہِ اِلنیٚس کۭژاہ سیٖریَس آسہِ یہِ چھِ اَتھ کۭژاہ یہِ کَم چھا یہِ زیادٕ چھا تٔتھۍ رکارڈِنٛگ تٔتھۍ ایٚکارڈِنٛگلی چھِ أسۍ ہاسپِٹَل گژھان یا أسۍ ہیٚکو گَھرِ اَتھ علاج کٔرِتھ تہٕ أسۍ چھِ کَران